اَسلام علیکُم تُہۍ چھِو حظ یم کرٛال یِم بانہٕ چھِ بَناوان اَسہِ حظ اوس اکھ آرڈر دیُن تُہۍ ہٮ۪کَوا سُہ سوٚن گرٕ تانم ڈیلِوَر کٔرِتھ اَسہِ حظ اوس ڈٮ۪کوریشنہٕ خٲطرٕ اکھ کَتریو سَماوار ضروٗرت ٹھیٖک حظ چھُ او کے